ہیلو وعلیکُم سلام تہٕ مےٚ حظ کَرے گاڈٕ آرڈَر یِم کیٛازِ واژٕ نہٕ مےٚ حظ کَرے راتھ وٕنہِ واژٕے نہٕ تِم اَدٕ حظ جلدی پہن حظ سوٗزیو پانٛژھ شےٚ کِلوٗ پانٛژھ شےٚ کِلوٗ اَدٕ حظ جلدی پَہَم کٔرۍزیوس اَدٕ سا